اگر ہَسا مےٚ موقعہٕ میلہِ ٹرٛیوٕل کرنَس ایٚراوُنٛڈ ؤرلٕڈ بہٕ ہَسا گَژھٕ بہٕ ہَسا گژھٕ دوٗبی تِکیٛازِ دُوبی منٛز ہَسا چھُ سارِوٕے کھۅتہٕ بٔڈ عمارت تَتہِ چھِ واریاہ ڈیولاپٕڈ سِٹرٛیکچٲرٕس یِم تَتہِ لَبنہٕ چھِ یِوان بیٚیہِ چھِ تَتہِ اوشن تہِ سَمنٛدر تہِ چھِ تَتہِ بہٕ چھِ تتہِ لایِٹ لایِف سِٹایل رہنی رہن سہنُک طریٖقہٕ چھُ تَتہِ اَلگ اَلگ تھلگ ؤرلڈس منٛز یِہَے ہَسا تَوَے ہَسا چھِی یژھان بہٕ اور گژھُن یہِ وُچھُن اَگر بہٕ ٹرٛیوٕل کرٕ